السلام علیکُم گۄڈٕنیُک پرٛوڈوڈو پرٛوڈَکٹہٕ حظ اوٚن اَسہِ اِنوٲٹَر تِکیٛازِ اَسہِ حظ اوس پاورٕس زَبَردَست دِقت گژھان اَسہِ اوس اَسہِ اوس نہٕ آسان پَرنہِ وِزِ پاوَر اَسہِ اوس آسان یِہوٚے دۄن مِنٹَن ژۄن مِنٹَن پاوَر تہٕ پَتہٕ حظ اوس نہٕ آسان کِہیٖنۍ تہٕ پہ زَبَردَس پرٛابلِم ٲس اَسہِ گژھان پاورٕ دادِ تِکیٛازِ أسۍ ٲسۍ گژھان أکۍ سُنٛد بیٚکہِ سُنٛد گژھان ٹی وی وٕچھنہِ میچ اوس آسان أسۍ ٲسۍ گژھان أکۍ سُنٛد بیٚکہِ سُنٛد وٕچھنہِ پَرُن اوس آسان أسۍ ٲسۍ لایٹہِ تَل پَران تِکیٛازِ اَسہِ ٲس زَبَردَس پرٛابلِم گژھان اَسہِ ٲسۍ لایِٹ پٮ۪وان زیادٕ نَزدیٖک أچھَن تَل تہِ تَمہِ کِنۍ ٲس حظ اَسہِ ٲس گَژھان پرٛابلِم تہٕ پَتہٕ حظ کٔر مےٚ کٲم تہِ مےٚ دوٚپ وۄنۍ اَنہٕ بہٕ اِنوٲٹَر بہٕ کَر محنَت تہٕ بہٕ اَنہٕ اِنوٲٹَر پَتہٕ حظ درٛاوُس بہٕ کٲم کَرنہِ پَتہٕ حظ زیٖنۍ مےٚ وارٕ وارٕ وارٕ وارٕ پونٛسہٕ کیٚنٛہہ تہٕ پَتہٕ حظ گوٚوُس بہٕ بانٛڈی پورہ پَتہٕ حظ ہیوٚت مےٚ تَتہِ سُہ اوس مُشتاق احمد دُکاندار تہٕ تٔمِس ہیوٚت مےٚ پَتہٕ اِنوٲٹَر تہِ تٔمۍ حظ دیُت مےٚ سُہ تٕرٛہن ساسَن پانٛژھ ہَتھ رۄپیہِ تہٕ مےٚ حظ دِتۍ تٔمِس رۄپیَس وُہ ساس مےٚ نہٕ حظ باقِیَس ترٛاو بہٕ قٕسطَس پٮ۪ٹھ تٔمۍ دوٚپ کیٚنٛہہ چھُنہٕ سہلٕے چھُ تہٕ مےٚ اوس سَتھ سَتھ ہَتھ رۄپیہِ آسان قٕسطٕ پَتہٕ حظ کٔر مےٚ کٲم تہٕ گوٚوُس بہٕ تہٕ اوٚن مےٚ سُہ اوٚن مےٚ سُہ آٹُوَس منٛز تورٕ پَتہٕ تہٕ آٹوٗ وٲلۍ حظ ہیٚتۍ رۄپیَس پَنٛداہ شَتھ مےٚ کِراے تہٕ بَس ییٚلہِ حظ مےٚ سُہ اوٚن گَرٕ اَصٕل پٲٹھۍ لوگ ووگ اَصٕل پٲٹھۍ بَس آے اَسہِ لایِٹ تہٕ اَصٕل پٲٹھۍ تہٕ پَتہٕ حظ کوٚر اَسہِ آرام واریاہ زیادٕ کوٚر آرام تِکیٛازِ پَتہٕ ٲسۍ أسۍ پَران آرام سان تہٕ ٹی وی تہٕ ٲسۍ أسۍ وٕچھان گَری کانٛہہ ٹٮ۪نشَن اوس نہٕ اَسہِ تہٕ اَندَر باہَر ٲسۍ نیران آرام سان لایِٹ ٲس نٮ۪بَر تام اَسہِ روزان تہٕ تَمہِ نِش ژٔج اَسہِ ٹٮ۪نشَن تہٕ پَرنَس نِش تہِ ژٔج اَسہِ ٹٮ۪نشَن أسۍ ٲسۍ پَران تہٕ اَصٕل پٲٹھۍ لایٹہِ تَلہٕ تہٕ کانٛہہ پرٛابلِم ٲس نہٕ گژھان کِہیٖنۍ نَتہٕ ٲس نہٕ اَسہِ پاوَر آسان کِہیٖنۍ اَسہِ ٲس زَبَردَس پرٛابلِم گژھان پَتہٕ اوس بہٕ کَران محنت محنت تہٕ ترٛاوان اوسُس بہٕ أمِس اِنوٲٹَر وٲلِس قسطٕ بَس پَتہٕ حظ ترٛوو مےٚ أمِس وارٕ وارٕ حظ مَکلوو مےٚ أمِس مےٚ قٕسطٕ ترٛٲیِتھ سورُے پَتہٕ حظ ووٚن گَرِکیو دوٚپُکھ یِتھ پٲٹھۍ چھِ فرٛج تہٕ سِنِچ پرٛابلِم چھِ گژھان یہِ چھِ پھیران ویران یہِ چھِ گژھان مُشٕک اَتھ تہٕ پَتہٕ حظ کٔر مےٚ کٲم پَتہٕ حظ کھوٚتُس بہٕ سرینَگر تہٕ مےٚ حظ اوٚن تَتہِ فرٛج پَتہٕ فرٛج حظ بَنیوو مےٚ اَردٕہن ساسَن تہٕ مےٚ حظ ٲسۍ روپیَس بَہہ ساس مےٚ حظ دِتۍ تٔمِس باقِیَس ترٛاوَے بہٕ قسطٕ قسطٕ دوٚپُن اَدٕ کیٛاہ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ تہٕ پَتہٕ حظ وول مےٚ فرٛج تور گاڑِ منٛز مےٚ حظ لٔگۍ رۄپیَس زٕ ساس کِراے یٲژ تیٖل ویٖل تہِ کِراے تہٕ پَتہٕ حظ اوٚن مےٚ سُہ گَرٕ تہٕ پَتہٕ حظ لوگ مےٚ سُہ گَرِ تہٕ پَتہٕ حظ ٲسۍ أسۍ کَران کٲم پَتہٕ ٲسۍ أسۍ سیُن ویُن اوس آسان ماز اوس آسان سُہ ٲسۍ أسۍ تھاوان سورُے أتھۍ منٛزٕے تہٕ پَتہٕ ٲس نہٕ اَسہِ پریشٲنی وَریشٲنی کِہیٖنۍ تہٕ سیُن اوس نہٕ پھیران کِہیٖنۍ ترٛیش دام ٲس تٕرناوان ترٛیش تہِ ٲسۍ چٮ۪وان گَرمَس منٛز تٕرٕنۍ تہٕ تَمۍ نِش تہِ ژٔج ٹٮ۪نشَن تَتہِ پٮ۪ٹھ حظ کوٚر اَسہِ آرام مطلب لایٹہِ تَل تہٕ کوٚر آرام تہٕ فرٛج تَل تہٕ کوٚر آرام سٲرٕے ٹٮ۪نشَن حظ کٔر پَتہٕ اَسہِ حَل تہٕ پَتہٕ ٲس اَسہِ کَرٕنۍ کٲ پَتہٕ حظ اوس اَسہِ اَنُن ٹی وی اَکھ اَسہِ بَدلٕے اٮ۪ل سی ڈی بوٚڑ تہٕ ٲسۍ وَنان گَرِکۍ اٮ۪ل سی ڈی اَنو یہِ چھِ لَگان میچ وٕچھنَس تہٕ پَتہٕ حظ گوٚوُس بہٕ گوٚوُس حظ بہٕ سرینَگر اوٚن مےٚ اٮ۪ل سی ڈی تَتہِ تہٕ مےٚ حظ اوٚن سُہ اٮ۪ل سی ڈی پانٛژھ تٕرٛہن ساسَن تہٕ تٔمِس تہٕ حظ دِتِم أڑۍ پونٛسہٕ تہٕ پَتہٕ اوسُس قسطٕ پَتہٕ قسطٕ تٔمِس پونٛسہٕ دِوان سُہ حظ وول مےٚ تَتھ تہٕ حظ لٔگۍ مےٚ رۄپیَس وُہ پٕنٛژٕ شَتھ کِراے تیٖل ویٖل

اوٚن حظ مےٚ سُتہِ تہٕ پَتہٕ حظ ٲس اَسہِ گژھان پرٛابلِم یہِ کہِ تہٕ پَتہٕ ٲس اَسہِ یہِ کیبَل ویبَل یہِ حظ ٲس نہٕ چَلان ٹھیٖک ویٖکھ تہِ کِہیٖنۍ پَتہٕ حظ کٔر مےٚ کٲم اوٚن حظ مےٚ ڈِش تہٕ تَتھ لوگ حظ تَتھ ڈِش تہِ مےٚ تہٕ تٔمۍ نِش تہٕ حظ ژٔج پَتہٕ پریشٲنی تہٕ پَتہٕ حظ ٲسۍ آرام سان أسۍ گَرِ وٕچھان ٹی وی میچ ٲسۍ وٕچھان ڈرٛاما ٲسۍ وٕچھان کانٛہہ ٹٮ۪نشَن حظ اوس نہٕ آسان کِہیٖنۍ پَتہٕ اوس اَسہِ فارٲکی سان سورُے ٹٮ۪نشَن لایِٹ تہٕ ٲس اَسہِ پَنٕنۍ آسان تہٕ فرٛج تہٕ حظ اوٚن اَسہِ تہٕ بیٚیہِ حظ اوٚن اِنوٲٹَر تہٕ تہٕ کوٚر حظ اَپٲرۍ یَپٲرۍ قٕسطَس پٮ۪ٹھ کٔر حظ مےٚ محنَت وارٕ وارٕ وارٕ وارٕ حظ کٔر مےٚ محنَت تہٕ وولُم حظ نَکھٕ تہٕ بَس پَتہٕ حظ اوسُس بہٕ کَران کٲم پَتہٕ حظ اوس نہٕ مےٚ پانَس فون کِہیٖنۍ پَتہٕ حظ کٔر مےٚ کٲم کٲم اوسُس کَران کٲم اوسُس کَران تہٕ کٔرِم حظ پونٛسہٕ جمع پَتہٕ حظ کوٚر مےٚ کٲم پَتہٕ حظ اوٚن مےٚ فون تہٕ پانَس رۄپیَس زٕتووُہ ساسَن حظ اوٚن مےٚ فون تہٕ یہِ تہِ حظ اوٚن مےٚ قٕسطَسٕے پٮ۪ٹھ تِکیٛازِ پونٛسہٕ حظ ٲسۍ نہٕ ٲس نہٕ تِژھ ٹھیٖک کِہیٖنۍ وارٕ وارٕ وارٕ وارٕ اوسُس بہٕ اَنان چیٖزہ چیٖزہ قَسطٕ قٕسطَس پٮ۪ٹھ تہٕ پَتہٕ حظ اوسُس بہٕ بَران تَتھ قٕسطٕ وارٕ وارٕ حظ اوسُس بہٕ تَتھ بَران پَتہٕ قٕسطٕ تہِ تَتھ تہٕ حظ بٔر مےٚ پَتہٕ وارٕ وارٕ وارٕ وارٕ قٕسطٕ سُہ تہِ حظ چھُ وارٕ وٕکٮ۪نَس مےٚ مَکلومُت تہٕ وٕنۍ چھِ حظ بہٕ چَلاوان فون تہٕ بیٚیہِ حظ چھُس بہٕ وٕچھان نِوٕز تہٕ بیٚیہِ چھُس بہٕ پَران تہٕ اَتھ پٮ۪ٹھ کیٚنٛہہ نِوٕز وِوٕز آسہِ سُہ تہِ کَران حساب آسان سُہ تہِ کَران فونسٕے پٮ۪ٹھ تہٕ کٲنٛسہِ فون آسہِ کَرُن سُہ تہِ کَران رِشتہٕ دارَن سۭتۍ آسہِ کَنٹیکٹ سُہ تہِ گژھان ویٖڈیو کال آسہِ دوٗر کَرٕنۍ سُہ تہِ گژھان تہٕ ٹٮ۪نشَن حظ چھُنہٕ وۄنۍ کِہیٖنۍ تہٕ بیٚیہِ حظ کٔر اَسہِ مطلب اِن اِنوٲٹرٕچ تہِ پریشٲنی تہٕ ژٔج اَسہِ لایِٹ ٲس نہٕ اَسہِ خاص آسان کِہیٖنۍ اَسہِ اوس أکۍ سُنٛد بیٚکہِ سُنٛد پٮ۪وان گژھُن بَس پَرنے گاشہِ تَل تِکیٛازِ اَسہِ ٲس نہٕ پانَس لایِٹ ییٚتہِ کِہیٖنۍ تہٕ حظ یہِ ٲس تھوڑا اَسہِ فرٛجِچ پرٛابلِم تہٕ یہِ سیُن ویُن اوس گژھان خراب گَرمہٕ سۭتۍ تہٕ پَتہٕ ووٚن گَرکیو دوٚپُکھ فرٛج اَن اَسہِ چھِ سِنِس گژھان تھوڑا پرٛابلِم تہٕ پَتہٕ حظ اوٚن مےٚ فرٛج تہٕ بَس اوس ترٛیش ویش تٕرناوان سیُن تہٕ اوس روزان اَصٕل پٲٹھۍ ٹٮ۪نشَن روٚستُے تہٕ بیٚیہِ حظ ٲس تھوڑا ٹی وی یِچ تہِ پرٛابلِم ٹی وی تہٕ اوس نہٕ اَصٕل کِہیٖنۍ سُہ تہِ حظ اوٚن تہٕ پَتہٕ ٹی وی تہٕ تہٕ وٕچھان ٲسۍ ٹی وی آرام سان میچ ویچ وٕچھان آرام سان ٹٮ۪نشَن روٚستُے بَس یِم تہٕ حظ أنۍ مےٚ قٕسطَس پٮ۪ٹھ سٲری تہٕ پَتہٕ حظ کٔر مےٚ وارٕ وارٕ محنَت بَس وولُم حظ یہِ مےٚ یہِ قٕسطٕ سورُے نَکھٕ تہٕ بیٚیہِ حظ اوٚنُم پانَس فون تہٕ یہِ پریشٲنی تہٕ حظ مَکلٲو مےٚ وۄنۍ نہٕ حظ چھِنہٕ آز کُنۍ چیٖزٕچ ٹٮ۪نشَن کِہیٖنۍ تہٕ سُچویشَن ٲس تھوڑا خراب فونَس سُہ تہِ مَکلٲو وۄنۍ چھِنہٕ کانٛہہ پریشٲنی کِہیٖنۍ شُکُر حظ خۄدایَس کُن وٕکِنَس چھِ أسۍ تھوڑا اَصٕل سُچویشنَس منٛز تہٕ ٹٮ۪نشَن چھُنہٕ کِہیٖنۍ شُکُر حظ الحمد اللہِ خۄدایَس کُن